ہٮ۪لو وعلیکُم سَلام بِلکُل کٔرۍتو حُکُم آ بِلکُل اۭں اَدٕ ٹھیٖک بہتر چارجِز چھِ اَتھ ڈِفرنٹ گژھان تۄہہِ چھُوا دوٚشؤنہِ مٲنٛزِ راتہِ تہِ کرٕنۍ شوٗٹ تہٕ خاندر تہِ کَرُن شوٗٹ تَتھ چھےٚ فِلم بَناوٕنۍ تَتھ چھےٚ سِنِمیٹِک فِلِم بَناوٕنۍ کِنہٕ تَتھ چھِ اٮ۪لبم بَناوُن یہِ گژھِ وَن لیکھ فِفٹی تھوزَنڈ وَن لیکھ فِفٹی تھوزَنڈ گژھِ یہِ اکھ لَچھ پَنژاہ ساس رۄپیہِ بِلکُل اے ٹُہ زَڈ اے ٹُہ زَڈ ایڈِشنَل بِلکُل بِلکُل تُہۍ کٔرۍزیو زٕ دۄہ برٛونٛٹھ کٔرۍزیو فون تہٕ تیٚلہِ چھا یہِ بُک کَرُن چلو آ آ بِلکُل کَنٹٮ۪کٹ نَمبر ؤنِو تُہۍ پَنُن ؤنِو تُہۍ کَنٹٮ۪کٹ نہ چلو مےٚ کٔرۍزیو ٹٮ۪کٕسٹ کَنٹٮ۪کٹ نَمبر

ؤلِو وٕچھو پَتہٕ کَرو کیٚنہہ ڈِسکاوُنٛٹ ٹھوڑا بہت وۄنۍ چھِو تۄہہِ کیٚنہہ چھُنہٕ دہ وُہ پٔرسَنٹ دِمو ڈِسکاوُنٛٹ اِنشاء اللہ کیٚنہہ چھُنہٕ پَرواے کامہِ سۭتۍ گژھِ سانہِ کامہِ سۭتۍ گژھِ تۄہہِ سٮ۪ٹِسفٮ۪کٹ گژھٕنۍ کیٚنہہ چھُنہٕ پَرواے چلو اَسلام علیکُم